لُکن چھِ وارِیاہ زیادٕ پسند گَژھان کہِ تِم اَنن رٮ۪ڈی میٹٕے آز کَل کِس زمانس منٛز تَتھ گوٚو اَکھ وَجہ یہِ کہِ یِم سٕژ چھِ یِمو کھٲج وارِیاہ زیادٕ ریٹ سُہ گوٚو ساروٕے کھۄتہٕ زیادٕ وَجہ یپٲرۍ چھِ کَپر آنان زن أنۍ اَسہِ زن اوٚن کٲنٛسہِ سوٗٹھ یہِ اونُن پانٛژن ہَتن سٕژ چھُس ہٮ۪وان سَتھ ہَتھ رۄپیہِ سِلٲے اَتہِ چھِ گَژھان ماجہِ ہٕندِ کھۄتہٕ کوٗرٕے بٔڑ أمۍ چھُ آسان یہِ گَرٕ خٲطرٕ اوٛنمُت گَرِ لاگہٕ نہٕ خٲطرٕ اوٚنمُت یہِ سوٗٹھ اَمہِ وَجہ سۭتۍ گٔے یِژھ پرٛابلِم یِژھ پرٛابلِم کہِ سٕژو ووٚن وَنہِ دوٚپُکھ أسۍ کَرو نہٕ وَنہِ یہِ چیٖز برداش کیٚنٛہہ تہٕ تِم تہِ چھِ وَنہِ ریٹ کھٲلِتھ تہٕ یورٕ چھِ لُکھ تہِ چھِنہٕ ہٮ۪کان یہِ برداشت یِہٕنٛزۍ ریٹ یہِ کیٚنٛہہ یِمو ووٚن دوٚپُکھ أسۍ اَنو وَ ییٚلہِ تہِ لُکن موقعہٕ چھُ مِلان یِم چھِ رٮ۪ڈی میٹ اَنان یِمن چھِ مِلان اَتھ پرایز اَصٕل یِمن چھُ سُوِتھ تہِ مِلان یہِ فِٹنگ تہِ چھَکھ آسان بَرابر یِم کَرن لُکھ چھِ کَران پرٮ۪فر یہوے اَنُن اگر زن سٕژ ہٮ۪ہن کَم پَہم تھوڑا موزوٗرۍ مگر تِم تہِ بِچٲرۍ کیٛاہ کَرن تِمن تہِ بِچٲرٮ۪ن چھُ عیال آسان گَرٕ آسان پالُن کھوٚت آز سٲرسٕے سبزی چھُ کھوٚتمُت مٮ۪وس چھُ کھوٚمُت تِمن بِچارٮ۪ن یہِ چھِ وارِیاہ زیادٕ مجبوٗری تِم تہِ ہٮ۪کن نہٕ اَتھ منٛز کٔرِتھ کِہیٖنۍ نہٕ اَمیُک یُس مین مین وَجہ چھُ گورمنٹس پَزِ مطلب گورمِنٹ چھُ نِوان ہر کانٛہہ اِنشیٚٹیو چھُ تٔمۍ نِمُت تہٕ یِمن سٕژن تہٕ گوٚژھ کیٚنٛہہ سِکیٖما یِژھ مِلٕنۍ یِم بیٚیہِ گٔژھ یِمن تہِ الگ اَکھ ریٹ لسٹہٕ نٮ۪رُن یَتھ منٛز یِمن ریٹ یِنۍ تھاونہٕ یُس زن جیٚنِون آسہِ یِم زن نہٕ تٔمس تہِ نۄقصان گَژھِ کِہیٖنۍ نہٕ گراہقس تہِ گَژِھ نہٕ نۄقصان کِہیٖنۍ بیٚیہِ چھُ آز آمٕتۍ اورے آسان تِتھ تِتھ بنٲوِتھ سُیتھٕے آسان آز چھُنہٕ پٮ۪وان اِنسانس سٕژ سُوُن وُون کِہیٖنۍ نہٕ آز گَژِھ تہٕ ریٚڈی میٹس منٛز مِلس یہِ مِلس تہِ مِلس تہٕ تہِ ہٮ۪کہِ یہِ لٲگِتھ أمس چھُنہٕ سٕژنہِ سونٕچ وُ ونٕچ ضوٚرتھ کیٚنٛہہ وَنہِ چھُ اَکھ چیٖز آسان یُس ریٚڈی میٹس منٛز چھُ آسان تَتھ منٛز چھُنہٕ آسان تِژھ سِلٲے چھَنہٕ آسان تِژھ کیٚنٛہہ یِژھ سٕژن چھِ آسان دِژ مٕژ تہٕ وقتس چھِ آسان وقتس چھِنہٕ تمہِ ٹایپٕچ آسان کیٚنٛہہ بیٚیہِ مگر یپٲرۍ یُس سٕژ چھُ بَناوان تِم تہِ چھِ بَناوان تِم چھِ بَناوان وارِیاہ دوٚرکَپر چھُ ژٮ۪نان مگر سِلٲے چھنہٕ ژٮ۪نان کیٚنٛہہ بہٕ وَنہٕ سٲری سٕژ چھِ یَتھٕے کیٚنٛہہ سٕژ چھِ یِتھ آسان یِم وارِیاہ اَصٕل چھِ بَناوان بیٚیہِ چھُ دوٚیِم کَتھ وَنہِ چھِنہٕ زیادٕ سٕژٕے گۄڈنیتھٕے چھِنہٕ زیادٕ لُکھ چھِ وَنہِ یہِ کار کَران کِہیٖنۍ کیٛازِ کہِ یِمن اوس نہٕ بِچارٮ۪ن ییٚلہِ نہٕ وَنہِ یِوٲنی چھُکھ کانٛہہ ہُم چھِ کَران لُکھ چھِ اَنان ریٚڈی میڈ سٕژ تہِ کیٛاہ کَرِ وَنہِ سٕژٕ سٕژس گَژھِ نَہ کانٛہہ یُن سونہٕ خٲطرٕ ییٚلہِ نہٕ وَنہِ تٔمِس تہِ آو کٔہیٖنۍ نہٕ تٔمِس چھِ گَژھان کٲم سُہ چھُ پَتہٕ یہِ کار کَران لکٕٹۍ لکٕٹۍ چھِنہٕ وَنہِ یِم کار ہیٚچھان کیٚنٛہہ بیٚیہِ اَتھ منٛز ژایہِ کورِ تہِ یِمو سٕژٕ کٲم ہیٚچھ تِم تہِ چھِ بَناوان وارِیاہ اَصٕل مگر ریٹ چھےٚ ہِہٲے ریٹ یِہٲے یِہٲے چھِ ماران اَمہِ سۭتۍ چھِ پتہٕ اِنسان وَنان وَنہِ اَنہٕ بہٕ ریٚڈی میٹٕے کیٚنٛہہ اگر زن کہِ أسۍ وٕچھو کہِ وٕنکٮ۪ن چھِ اگر أسۍ نٮ۪بر نیرو مارکیٹس منٛز وارِیاہ زیادٕ چھِ ریٚڈی میٹ پَلو آسان کٕنٕنۍ تَتھ چھُنہٕ کانٛہہ شُمارے کۭتیاہ ریٚڈی میٹ پَلو چھِ آسان کٕنٕنۍ فِراق چھِ آسان سوٗٹھ چھِ آسان کوڈ چھِ آسان کٕنٕنۍ شالہٕ سورٕے چھُ آسان کٕنن یہِ نہٕ یہِ اِنسانس ضوٚرتھ آسہِ تہِ نیرِ مارکیٹس منٛز سورٕے مگر وَنہِ چھُ اِنسانس پانس تانۍ کیٛاہ سَہ تٔمس چھےٚ سۄ اَنُن کہِ نہٕ کِہیٖنۍ چھُس نہٕ اَنُن تہٕ بیٚیہِ چھِ دوٚیِم کَتھ یہِ کہِ وٕنکٮ۪ن چھِ دَرامٕتۍ کٔشیٖرِ منٛز اَسہِ پھٮ۪رن چھِ اَسہِ عام ییٚتہِ یہِ چھُ کلچر ییٚتہِ تہٕ وَنہِ ٲسۍ اَنان پھٮ۪رن ٲسۍ لُکھ اَنان یِم ٲسۍ آنان پھٮ۪رن گۄڈٕ کَپٕر انان پتہٕ کَرہَنس کٲم پتہٕ باقٕے چیٖز اَدٕ ٲسۍ یِم سُوٗنہِ تَراوان آز مۄکلیو سُہ سسٹم سورُے آز چھےٚ ریٚڈی میٹ سورُے کٕنُن ُٮ۪رن تٲنۍ چھُ ریڈی میٹ کٕنن چاہے لڑکس آسہِ ضوٚرتھ مردس آسہِ ضوٚرتھ زنانن کورٮ۪ن یِمن چھُ ریٚڈ میٹٕے اوت اورٕ پھٮ۪رن مِلان تِلہٕ دار پھٮ۪رن آسٮ۪کھ ضوٚرتھ آرِ کامہِ دار یِمن چھےٚ چھِ چویسٕے چویسٕے وَنہِ کَتھ گَژھن یِم سٕژس تہٕ تَتہِ سوٗناون تَمہِ ذٔریعہٕ گٔے پَتہٕ لُکن دوٚپُکھ وَنہِ ییٚلہِ اورے چھِ سُوِتھ شیٖرِتھ اَسہِ کیٛاہ مجبوٗری چھِ أسۍ گَژھو سٕژس تہٕ تٔمِس نِش مطلب سُوو گۄڈٕ سُہ چھُنہٕ اَسہِ سَہ یٖژھ ہٮ۪کَتھ چھَنہٕ اَسہِ کِہیٖنۍ نہٕ تہٕ پتہٕ گٔے یہِ کٲم اِتھَے کٔنی کہِ پتہِ أنۍ لُکَو کیٛاہ چھِ یَتھ وَنان لُکَو أنۍ پتہٕ ریٚڈی میٹ پلوٕے تہٕ اَمہِ سۭتھٕے گوٚو یہِ پَتہٕ یہِ دور مۄکلیو کہِ وَنہِ وٕنکٮ۪ن چھِ زیادٕ لُکھ پرٮ۪فر کَران یِم اَنٕنۍ ریٚڈی میٹٕے سوٗٹھ اَنن شاٹہِ اَنن ہر کانٛہہ چیٖز چھُ وٕنکٮ۪ن ریٚڈی میٹ مِلان کُنہِ چیٖزٕچ چھَنہٕ کٔمی آسان وٕنکٮ۪ن تہٕ سُہ چھُ اَکھ مین اَکھ وَجہ ییٚمہِ زَن اِنسان زن چھُ اَنان ریٚڈی میٹ پَلو باقٕے چھُ تُہۍ پانہٕ تہِ پیی تُہۍ چھُو پانہٕ زانن وٲلۍ تۄہہِ آسیو پاے کہِ کِتھ کٔنۍ چھِ آز دُکان دارن نِش سورُے ریٚڈی میٹ مِلان لیہنگا چھُ پرانہِ زمان ٲسۍ لہنگا تانۍ سوناوان آز چھُ سورُے نوٚو مِلان ریٚڈی میٹٕے مِلان سورُے تہٕ اَمہِ ذٔریعہِ کیٛاہ گوٚو اَمہِ ذٔریعہِ چھِنہٕ وَنہِ زیادٕ تر لُکھ اَنان یِم پَلو کیٚنٛہہ یِم یِمن سُوٕنۍ چھِ پٮ۪وان فٮ۪کٹرین منٛز تہِ چھِ آز ییٚلہِ یہِ بَنان چھِ پَلو أتی چھِ یِم سٕژ تہِ آسان یِمے چھِ اَتٮ۪ن یہِ سوٗوان ریٚڈی میڈ بَناوان اَمہِ پتہٕ چھُ اَسہِ یہِ مِلان تہٕ اَمہِ سٔژ یہِ آو اَسہِ وارِیاہ زیادٕ گوٚو اَسہِ اَمہِ سۭتۍ فرق تہٕ اَمہِ سۭتۍ آیہِ اَسہِ وارِیاہ شُہوٗرتہٕ یہِ چھُ وارِیاہ اَصٕل یہِ چھُ وارِیاہ سانہِ خٲطرٕ وارِیاہ اَصٕل تہٕ ہر کٲنٛسہِ ہٕندۍ خٲطرٕ چھُ یہِ وارِیاہ اَصٕل تہٕ بیٚیہِ کیٛاہ اَتھ ہٮ۪کو أسۍ اَتھ منٛز ؤنِتھ